آ مےٚ ہسا چھُ واریاہَن سوشَل میٖڈیا پلیٹ فارمن منٛز پَنٕنۍ پوسٹ پنٕنۍ فوٹوٗز پوسٹ کٔرۍمٕتۍ کَمہِ موٗجوٗب اکھ مطلب سوشَل میٖڈیا ہَس پٮ۪ٹھ پَنٕنۍ پریٚزنٹیشن ہاوٕنۍ تہٕ دۄیِم چیٖز مطلب پنٕنۍ میٚموریٖز تَتٮ۪س تھاوٕنۍ یا تتھ کانٛہہ فوٹو تُلُن پتہٕ سُہ مطلب شو شو کیٚاہ وَنہٕ بہٕ پَنُن مطلب پان اَکہِ قسمہٕ ہایلایٹ کرُن کہِ بہ ہسا اوسُس یَتھ ایٚریا ہَس منٛز بییہِ خاص کر میٚموری تہٕ اَگر بہٕ کَتھ کرٕ انسٹاگرامچہِ یَتھ پٮ۪ٹھ مےٚ پَنُن فوٹو چھُ پوسٹ کوٚرمُت سُہ چھُ سوشل میٖڈیا ہینڈل بیاکھ اکھ چھُ فیس بُک چھُ سوشَل میٖڈیا ہیٚنٛڈل ییٚتٮ۪س مےٚ پَنُن پوسٹ چھُ پَنُن مطلب کیٚاہ کورمُت پوسٹ کورمُت پَنُن فوٹو کورمُت پوسٹ بیاکھ اکھ چھُ لنکڈ اِن تَتھ پٮ۪ٹھ چھُ نہٕ پوسٹ تتھ پٲٹھۍ فوٹو تہٕ سم ٹایمز چھُس بہٕ کران ٹویٹرس پٮ۪ٹھ چھُس بہٕ سم ٹایمز کران پَنُن فوٹو ٹویٖٹ فوٹو کران پَنُن پوسٹ